مےٚ کَرے تَہنٛزِ کَمپَنی سۭتۍ مَطلَب کَمپَنی اکھ چھِ تَتھ پیٹھ کَرے مےٚ پروڈَکٹہ اکھ پَنُن آرڈَر سُہ اوس واریاہ زیادٕ اَصل تَتھ وٲژ ڈیلِوری تہِ وٲژٕس ٹایمَس پیٹھ کالٹی تہِ ٲسٕس اَصل پیکیجِنٛگ تہِ ٲسٕس مَطلَب واریاہ زیادٕ اصل یُس ڈیلِوری باے اوس مَطلَب سُہ تہِ اوس واریاہ زیادٕ اَصل تٔمۍ سٕنٛز کومنِکیشَن تہِ ٲسۍ مَطلَب سِکِلٕز تہِ أسۍ واریاہ زیادٕ اَصل تہٕ سُہ سُہ گوٚو مےٚ واریاہ زیادٕ مَطلَب کھوٚت مےٚ پَسَنٛد سُہ پروڈَکٹہٕ تہنٛد تہٕ یِم تہِ مےٚ أزکہِ پیٹھٕ یِم تہِ پروڈَکٹہٕ آسَن مَطلَب ہیٚنۍ تِم اَنہٕ بہٕ تٕہٕنٛز کَمپَنی پیٹھ تہٕ مےٚ لوٚگ واریاہ زیادٕ یہِ تُہُنٛد گۄڈنیُک پروڈَکٹہٕ اَصل یُس مےٚ آرڈَر کوٚر